مےٚ حظ کَرو فِللِپ کاڈس پٮ۪ٹھ بِلیٛوٗ ٹوٗتھ آرڈر اَکھتُے چھُ فِلِپ کاڈَس پٮ۪ٹھ چھِ ٹایِم تہِ بَچان بیٚیہِ چھِ آسان ٹایِم تہِ چھِ بَچان بیٚیہِ چھِ آسان پرٛایِس واریاہ کَم دِیُن تَتھ پٮ۪ٹھ چوایِس تہِ چھِ آسان واریاہ اَصٕل اگر نَے پَسنٛد یِیہِ رِٹٲرٕن تہِ چھِ ہٮ۪کان أسۍ اَصٕل پٲٹھٮ۪ن کٔرِتھ فِلِپ کارڈ باسٮ۪و مےٚ واریاہ اَصٕل ایمازان کھۄتہٕ